مےٚ کوٚر پٲنٛژھ اَپریل کَریو مےٚ آرڈَر اَکھ میٖشو پٮ۪ٹھ فرٛاک شَلوار پَتہٕ ییٚلہِ مےٚ آرڈَر کوٚر کہِ مےٚ اوس مےٚ اوس کوٚرمُت بِلوٗ کَلَر آرڈَر تہٕ تَمہِ پَتہٕ ییٚلہِ مےٚ سُہ آرڈَر کوٚر تَمہِ پَتہٕ گٔے منٛزٕ پانٛژھ دَہ دۄہ تہٕ لَگ بَگ پَنٛداہ اپریل ووت مےٚ آرڈَر مگر ییٚلہِ مےٚ آرڈَر روٚٹ ڈِلؤری بایَس نِش تہٕ ییٚلہِ مےٚ سُہ کھُلوو تہٕ مگر سُہ اوس نہٕ سُہ کیٚنٛہہ فرٛاک شَلوار یُس مےٚ آرڈَر اوس کوٚرمُت

کیٚنٛہہ کیٛازکہِ یہِ چھُ رانٛگ یہِ چھُنہٕ مےٚ سُہ آرڈَر کوٚرمُت کیٚنٛہہ تۄہہِ چھُ یِمو چھُنہٕ مےٚ سُہ آرڈَر سوٗزمُت کیٚنٛہہ یُس مےٚ آرڈَر اوس کوٚرمُت تہٕ مےٚ کٔر تِمَن کَمپٕلین تہٕ تَمہِ پَتہٕ گٔے پَتہٕ لَگ بَگ وُہ اپریل آو پَتہٕ تَمہِ پَتہٕ ٲسۍ بیٚیہِ کال اَ میٖشو کہِ طرفہٕ کہِ تِمو دوٚپ أسۍ رَٹو تُہُنٛد اَسہِ چھِ گٔمٕژ مِسٹیک اَسہِ چھِ تۄہہِ رانٛگ آرڈر کوٚرمُت ڈِلوَر أسۍ رَٹو تُہُنٛد آرڈَر واپَس تہٕ أسۍ سوزہو تۄہہِ ڈِلؤری باے تِمَن دیٖزیو مگر یہِ گوٚژھ نہٕ آسُن تِتھ کَنۍ پیک کٔرِتھ یِتھ پٲٹھۍ تۄہہِ برٛونٛٹھ یورٕ روٚٹوٕ تہٕ تِمو روٚٹ سون آرڈَر واپَس وُہ اپریل تہٕ تَمہِ پَتہٕ گٔے پَتہٕ پانٛژھ دۄہ لَگ بَگ پٕنٛژٕ شَتہٕ وُہ اپریل آو اَسہِ پَنُن اوٚن اَسہِ بیٚیہِ تِمو آرڈَر تہٕ تِمو اوٚن اَسہِ سُے آرڈَر یُس اَسہِ کوٚرمُت اوس تہٕ بہٕ چھَس میٖشو تِہِنٛز مطلب واریاہ شُکُر گُزار کہِ تِمو روٚٹ اَسہِ آرڈَر واڈ تِمو کٔر سٲنۍ کَمپٕلین وٕچھ تِمو تِمو کٔر تَتھ پٮ۪ٹھ ؤرٕک کہِ تِمو کٔر سۄ سالٕو تہٕ بیٚیہِ تِمَن ڈِلؤری بایَن یِم اَسہِ دۄیہِ ترٛیہِ لَٹہِ آے رَٹٕنۍ تِمو دیُت اَسہِ اَصٕل پٲٹھۍ پَنُن آرڈَر واپَس